وعلیکُم السلام اَہَن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک تُہۍ کَم حظ آ اَدٕ حظ ژٕ کٔرِو حُکمہ ؤنِو حظ پنٛنہِ کورِ ہہ أمِس کَتہِ کوٚروُ تۄہہِ ٹھیٖک حظ یہِ چھِ مُبارکٕچ کَتھ یہِ چھِ مُبارکٕچ کَتھ مُبارک چھُو مُبارک اہن حظ اَہن حظ اَوا یے چھے کوٗر نَکھٕ والٕنۍ یہِ چھَنہٕ سہل کَتھ آسان کیٚنٛہہ ؤنۍتو مےٚ لایق کیٛاہ حُکمہ اَہَن حظ کیٛاہ ژوٚٹ اَہَن حظ گژھن نہٕ کیٛاہ ژوٚٹ چھِ ضوٚرَتھ آ

ٹھیٖک حظ اَہَن حظ آ تُہٕنٛز چھَم پَتہٕ ہٕے ہے کُلۍ تۄہہِ کیٛاہ ریٹھاہ تُہۍ ییٖتو یِتھَے کٔٹھۍ تۄہہِ کَتھ کِتھۍ چھُو کُلۍ تہِ چھِ کٕنان آز أسۍ ترٛےٚ ہَتھ رۄپیہِ گِردٕ آ گِردٕ چھِ کٕنان زٕ ہَتھ رۄپیہِ بٲ بٲگِر کھَنہِ چھِ کٕنان ڈاے ہَتہِ اَہَن حظ اَوا تٔمۍ چھی گژھان ساڑ ترٛےٚ ہَتھ رۄپیہِ اَہَن حظ اَوا ہے دوٚپَے تھٲیِو تُہۍ اَتی پونٛسہٕ ضوٚرَتھ چھُنہٕ کیٚنٛہہ یے پَنٕنۍ کوٗر چھِ کیٚنٛہہ چھُنہٕ پروایی تُہۍ دیٖتو یِہنٛدۍ کھۄتہٕ رۄپیہِ دہ کَمٕے یہِ کُس مَسلہٕ چھُ یے پَنٕنۍ کوٗر چھِ اَتِتھَن ہے شِکایت گژھِنۍ تٲریٖف گژھن پٔژھۍ کَرٕنۍ تٲریٖف اَوا اَوا کیٚنٛہہ چھُنہٕ پَرواے تٲریٖف کَرن سٲری سٲری کَرن تعریٖف اِنشاء اللہ آ مےٚ ؤنۍزیو تَمہِ دۄہ اَکھ دۄہ برٛونٛٹھ نا تَیار تھاوَکھ بہٕ اَکھ دۄہ برٛونٛٹھ تِم کٔرِتھ آ کیٚنٛہہ چھُنہٕ پَرواے حظ کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے کٲنٛسی اَدٕ حظ تُلِو بِہِو خۄدایَس وعلیکُم السلام